اسلامُ علیکُم وعلیکُم سلام ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھۍ شُکُر خۄدایَس کُن نزدیٖک حظ میکنِک کیٛاہ حظ گٔے پرابلِم اچھا اِنٛجَن پرابلِم ویسے نہ حظ چھنہٕ ییٚتہِ آس پاس حظ یہِ یہِ پروفیٚشنَل میکنِک کٕہٕنۍ مگر لوکَل بَنیو حظ تھوڑا زٕ کِلوٗمیٖٹَر اُکنُے چھُو سُہ چھِ تھوڑا کران حظ یہِ اندروٗنی پارٹ مُبلیل اۄیِل چینجِگ وایِل چینجِگ تہٕ اِنٛجِنَس تہِ ہٮ۪کہِ سُہ تھوڑا بہت کٔرِتھ اگر یہِ تھوڑا مایِنَر پرابلِم ٲس تیٚلہِ ہٮ۪کہِ سُہ کٔرِتھ اَتھ اِنٛجِنَس ٹھیٖک حظ سُہ حظ چھِ ایٚپراکزمیٹلی ہٮ۪کہٕ نہٕ بہٕ ؤنِتھ کیٚنہہ بہٕ حظ ہٮ۪کہٕ ؤنِتھ تۄہہِ تقریٖبَن سٔہ حظ آسہِ زٕ کِلوٗمیٖٹَر یا ڈاے کِلوٗمیٖٹَر دوٗر بیٛاکھ حظ چھِ اَصٕل میکنِک یُس پروفیٚشنَل چھِ گیراج ییٚمِس چھِ پَنُن سُہ چھِ داہ کِلوٗمیٖٹَر دوٗر ناو حظ چھِ مےٚ یُس یہِ چھنہٕ حظ لوکَل لوکَل یُس حظ چھِ یُس حظ ڈاے کِلوٗمیٖٹَر چھِ سُہ حظ زانَن بہٕ اَصٕل پٲٹھۍ تٔمۍ سُنٛد کانٹیکٹ وانٹیکٹہٕ سورُے بَنہِ مےٚ نِش مگر یُس یہِ داہ کِلوٗمیٖٹَر وول دوٗر چھِ نَفَر یہِ زانَن نہٕ بہٕ کیٚنہہ بیٚیہِ أمۍ سُنٛد چھِ یِہٕے یہِ اَتھ کیٛاہ حظ وَنان سوشَل میٖڈیا پٮ۪ٹھ پَنُن سُہ پیج کوٚرمُت سُہ اَہَن حظ ہے یہِ حظ یِیی ژےٚ یِہٕے مایِنَر پرابلِم سلوٗشَن کٔرِتھ اَتھ پَتہٕ مگر اَتھ چھو پتہٕ بیٚیہِ دیاناوٕنۍ نظر بہٕ چھُس نہٕ گارنٹی دِوان أمۍ سٕنٛز کیٚنہہ یہِ چھنہٕ کالِفایِڈ میکنِک کیٚنہہ ڈاے کِلوٗمیٖٹَر وَنے مےٚ ڈاے زٕ یا مےٚ چھنہٕ پتہٕ کہ ڈۄڈ آسیا ڈاے آسیا کُل بہٕ چھُسے اِتھٕے کَنہِ وَنان انداز سان میون بوٗزیوٗ نہ حظ تُہۍ گٔژھِو اوٗرۍ دہ کِلوٗمیٖٹَر ییٚمِس گیٚریج چھ پَنُن أمِس چھِ ناو ظہوٗر احمد یُس حظ لوکَل چھ بیاکھ حظ چھ یُس یہِ یہِ چھنہٕ حظ پروفیٚشنَل أمِس چھِ ناو سجاد میٖر یہِ حظ چھی اَصٕل میکنِک واللہ أمِس حظ اوس مول تہِ میکنِک محمد رمضان سُہ تہِ اوس میکنِک وٕ چھِ یہِ پانہٕ تہِ کران آز میکنِک کار چارجٕز ہیٚیہِ نہٕ یہِ تیوٗت لوکَل ہیو مگر ہُم چھِ ہٮ۪وان یم چھِ اَپٲری سٔروِس تہِ کران گاڑِ تۄہہِ کُس حظ گٲڑۍ چھَو یہِ کُس ہِش ماڈَل حظ چھِ تی چھُسے نہٕ حظ وَنان زٕ ساس زٕتووُہ ہے تیٚلہِ نِن حظ اوٗرۍ نِن حظ ییٚمِس سجاتَس نِش ہے کیٛاہ حظ پتہ یہِ کَتھ وٕ چھنہٕ حظ پٮ۪وان ہیٚس سانٕے روزُن کیٛازِ یِم فارٮ۪ن گاڑِ یِم چھِ یِم چھنہٕ یِم چھِ آسان اَن کنٹرولِبٕل حظ چھِ ژٕ نِن یہِ سجاد صوبسٕے نِش بہٕ مہ حظ کَرَس فون نہٕ ایٚڈرَس تٔمِس حظ چھِ وونُو نہٕ حظ فیس بُک پیج چھِ تٔمِس سجا رمضان میٖر چھی تٔمِس فیس بُک پیج حظ تَپٲری کَر ژٕ مسیج اَدٕ حظ ٹھیٖک ٹھیٖک حظ چلو چلو ٹھیٖک حظ چھ